آ ہیٚلو وعلیکُم السلام آ بِلکُل حظ پیمٮ۪نٛٹ کیاہ کیاہ اوس تُہۍ ؤنِو حظ تۄہہِ کیٛاہ اوس اچھا اچھا ٹھیٖک ٹھیٖک ٹھیٖک اچھا وۅنۍ کیٛاہ چھُو تۄہہِ وُچھن کَتہِ تۄہہِ کیٛاہ چھُو وٕچھُو اَتھا یہِ کَتہِ چھےٚ اچھا تۄہہِ کیٛاہ چھُ اچھا لابی کُس گژھِ کَلَر کَمرَس کُس کَرو میانہِ حِساب اگر لابی چھِنہ لابی لابی چھِ پیٚوان گۄڈنٮ۪تھٕے نظر اَتھ گژھِ ساروی کھۄتہٕ اَصٕل گژھان لابی مےٚ باسان اگر أسۍ سِکاے بلو کَرو یعنی لایٹٕے کانٛہہ یا وایٹَس منٛزٕے تھاوَو کانٛہہ نَقشہٕ کَڑہوس پَتہٕ ہُپٲرۍ بیٚیہِ کلرٕ سۭتۍ مےٚ چھُ باسان مےٚ چھُ باسان سکاے بِلوٗ روزِ ساروی کھۄتہٕ بیٚٹر کَمرَس اۭں کَمرس کَرو مےٚ چھُ باسان پِنٛک کَرو پِنک اگر تۄہہِ پَنُن پٔرسٕنَل روٗم چھُ تتھ گژھہِ پِنکٕے اصٕل اَتھ تَتھ بَناوو ٲسۍ نَقشہِ وَقشہٕ تہِ کیٚنٛہہ بیٚیہِ کلرٕ سۭتۍ فاینَل کَرو أسۍ لابی لابی کَرو أسۍ فاینَل یعنی یہِ سکاے بِلوٗ تہٕ ہُتھ کَرو أسۍ پِنٛک یِمَے زٕ چھِ بیٚٹر بیٚٹر چھِ یِمَے زٕ تہٕ اِنشاء اللہ تُہۍ کٔرزیٚو مٔزیٖد ییٚمہِ ساتہٕ تُہۍ فری ٲسِو تُہۍ کٔرزیٚو فون تہٕ اِنشاء اللہ وَنہو بیٚیہِ اَصٕل پٲٹھۍ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ چلو چلو